پا پانٛژھ دُنہِکۍ یِم مطلب پانٛژھ پانٛژھ کَنٹرٛی کَنٹرٛی چھےٚ یَتھ وٲلڑس منٛز تِم چھِ یوٗنایٹِڈ سِٹیٹٕس چھُ چَینا چھِ دوٚیِم ترٛیمِس پٮ۪ٹھ دوٚیِم چھُ اِنڈیا تہٕ ژوٗرِم چھُ جٔرمٔنی پونٛژِم چھِ کیٚنَڈا یِم چھےٚ پانٛژھ کَنٹرٛیٖز یَتھ وٲلڑس منٛز امہِ علاوٕ تہِ چھےٚ مگر یِم چھےٚ پانٛژھ یِمَن ہِنٛدۍ ناو چھِ یِم